وَعلیکُم سَلام ٹھیٖک چھِو حظ

اَوا ٹھیٖک اَہَن حظ اَہَن حظ ؤنِو ییٚتی چھِ اِسلام آباد یہِ چھُ أتۍتھمے تُہۍ یِیو اَہَن حظ اَہَن حظ وَرٕدَن آ

ہا نہَ حظ ییٚتہِ چھُ پرٛتھ کیٚنٛہہ برٛینٛڈ ایٚویلیبٕل پٲکِستانی تہِ چھِ ایٚویلیبٕل بَنارَس تہِ چھُ ایٚویلیبٕل ویٚڈِنٛگ دار تہِ چھِ ایٚویلیبٕل اَہَن حظ ییٚتہِ چھِ پرٛتھ کیٚنٛہہ سوٗٹ ایٚویلیبٕل سر اَصٕل برٛینٛڈ کالٹی تہِ چھِ اصٕل وارِیاہ اَصٕل حظ

اَہَن حظ تۅہہِ یِم

اَہَن حظ اَہَن حظ تِم تہِ چھَو یِم چھِ پأنٚژ ساس پیٚٹھ چھِ گژھان سِٹاٹ اَصٕل واریاہ اَصٕل یِم آسان

وۅلہٕ سا سُہ وُچھو پَتہٕ پانے تہٕ تُہۍ یِیِو تُہۍ وُچھِو گۅڈٕ پانہٕ اَصٕل پٲٹھۍ کیٚنٛہہ نہَ حظ چھُنہٕ پَرٕواے پَتہٕ گژھِ کنسیٚشَن تہِ اَمہِ باپتھ تہِ چھِ یہِ حظ چھُو آسان یہِ چھُ آسان یلے صُبحَس نیہِ بَجہِ پیٚٹھٕ

یہِ چھُ آسان ہور ٲٹھِ بَجے تام اَوا اَوا اَوا فُل ہَفتَس اَوا اَوا تُہۍ یِیِو کیٚنٛہہ چھُنہٕ پَرٕواے تَمہِ وِزِ یِیہِ اَصٕل کالٹی بیٚیہِ ہر کٲنٛہہ برٛینٛڈ اچھا بِہِو بِہِو رۅبَس حَوال